بہٕ اوسُس گۄڈٕ کُنی کُنی زٔنۍ آسن رننٛگ کران مگر پتہٕ ٲسۍ مےٚ بیٚیہِ کینٛہہ دوس تہِ اکھ دہ پانٛژھ دہ یہِ اوس اسہِ اکھ گروپٕے اکھ پتہٕ اوسُس بہٕ تتھ گروپس سۭتی جویِن سُہ کوٚر مےٚ جویِن تہٕ بہٕ اوسُس تتھ سۭتۍ رننٛگ کران اصل پٲٹھۍ میون اٮ۪کٕس پیرینٕس چھُ یِہوے زِ مےٚ مارنِنٛگ منٛزے یوت مےٚ رننٛگ کرن ستھ رٮ۪تھ ستھ رٮ۪تھ ستھ رٮ۪تھ وٲتۍ مےٚ رننٛگ کران بہٕ اوسُس مارنِنٛگ منٛز مارنٛگس آسان تہٕ بہٕ اوسُس نیران رننٛگ میون اٮ۪کٕسپیرینٕس اوس ہمیشہٕ اصل میون ہمیشہِ اصل